برونٛٹھ لکچارس منٛز ؤنژھ ژےٚ پنٕنۍ ڈِٹیل سٲرٕے آز تہٕ آز تہٕ برونٛٹھمِس منٛز کۭژاہ فرق چھےٚ ژےٚ باسان ییٖتیٛاہ آز چیٖز ایویلیبٕل چھِ ییٖتیٛاہ چیٖز دٔستِیاب چھِ آز تیٖتیٛاہ ٲسیا برونٛٹھ برٛونٛٹھ کَتہِ اوس یوٗت واشَل مِشیٖن اوس نہٕ کینٛہہ صُرفہٕ سۭتۍ نہٕ پَلَو چھَلُن سُرٕ سۭتۍ ٲسۍ برونٛٹھ پَلو چھَلان سابٕنۍ پھش تہِ ربہِ سۭتۍ ٲسۍ پَلَو چھَلان وٕنکؠن چھِ واشنٛگ مِشیٖن ترٛاوَان تٔتھۍ منٛز پَلَو چھَلان فرجَس منٛز تھاوَان سِنہِ ہَن تہِ دۄدٕہَن تہِ روزَان ٹھیٖک پٲٹھۍ وٕنکؠن چھُ شٲہی برونٛٹھ کَتہِ ٲس یٖژ شٲہی برونٛٹھ ٲس سختی برونٛٹھ اوس نہٕ یِتھ پٲٹھۍ بَتہٕ نہٕ کینٛہہ نہٕ وٕنکؠن چھِ شٲہہِ پرٛؠتھ کُنِچ تہٕ صحتٕے روٗد نہٕ وٕنکؠن چھُ سورُے مۄہَیا گَرَس منٛز یہِ خۄشی گژھِ تہِ چھُ آسان حٲضیٖر مگر صحت نہٕ